السلامُ علیکُم بَیا مے وۄنۍ تو تُہۍ اکھ کَتھ تُہۍ چھُوحظ اولا پٮ۪ٹھ مےٚ ؤنو مےٚ اوس گَژھن گُلمَرگ مے أس وۄنۍ کیٛاہ چھِ ونان گٲڑ اکھ بُک کَرٕنۍ مےٚ ؤنو تُہۍ کوتاہ ہیٚوان چھو گُلمَرگ تانۍ أسۍ چھِ مےٚ چھِ دہ أسۍ چھِ دہ نَفر مےٚ ؤنو تُہۍ دَہن نَفرن کوتاہ چھو تُہۍ ہیٚوان مےٚ ؤنو تُہی ساس یا زٕ ساس چیٛلیٚا گُلمَرگ تانۍ اور یور دَہن نَفرن دَہن دَہ سیٹ واجن گاڑِ یا اگر دَہ سیٹ واجن گاڑِ چَھنہ کینٛہہ اگر شیٚے سیٹ واجن گاڑِ چھِ سُتہِ چَلہِ أسۍ کَرو ایڑجَسٹ مےٚ ؤنو تُہی کوتاہ چھو ہیٚوان اگر کیٛاہ چھِ ونان شیٚے سیٹ واجن چھُ تیلہِ کیٛاہ چھُ ونان دیٚمو أسۍ پانژھ ہَتھ رۄپیہ گُلمَرگ کیازِ کہِ بارہمولہ چھِ گلمَرگ سٕے منٛز پیٚوان یہِ چھُ لوکَل ٹیورسٹ پٕلیس تہٕ تَواے مےٚ ؤنیو تُہۍ سیٚود سیٚود وٕچھو تُہی گُل بارہمولہ ہکہ تہٕ ٹیورسٹ اگر آسہِ تہٕ سُہ گٔیے اکھ کَتھ أسۍ چھِ لوکل تہٕ وٕ ؤنو مےٚ تُہۍ